وَعلیکُم وَعلیکُم سَلام اَوا اَوا تُہۍ تُہۍ کٕم چھِو اَوا ٹھیٖک تُہۍ کَم چھِو اَچھا اَچھا اَچھا اَچھا تُہۍ ما چھِ افروزا جی اَچھا کیٛاہ حظ حُکما آ ٹھیٖک تُہۍ چھِوا سٲری ٹھیٖک تُہۍ چھِ حظ گَرِ ٹھیٖک آ آ اَز حظ چھِ کَمے وۅنۍ چھِ حظ یہِ سیٖزن تہٕ وُچھتہٕ یِن اَوا

تھوڑاحظ آسہٕ تہٕ زیادٕ آسہٕ نہٕ تۄہہِ کوٗتاہ چھُو ضروٗرت اَکھ گٲڑۍ حظ مطلب یوٗتاہ تہِ نَہ حظ آسہٕ نہٕ تہٕ وۅنۍ کَرو دۄن ترٛین دۄہن تانۍ تہٕ زٕ ترٛےٚ دۄہ اگر صبر کٔرِو تہٕ ترٛےٚ دۄہ اَتِکۍ چھِ نہَ حظ یورٕ چھِنہٕ یورٕ چھِنہٕ کٲرۍ گَر تہِ نہٕ یِوانٕے تہٕ یورِ چھِ اَتہِ حظ چھُ پٮ۪وان وارِیاہ یہِ کَرُن بہٕ چھُس پانہٕ تہِ أتھی سۭتۍ آسان تہٕ اَتہِ چھُنہٕ گَژھان دۄہس زیادٕ یہِ کیٚنٛہہ زٕ ترٛےٚ رٮ۪تھ یوٗتاہ حظ گَژھِ اگر تُہۍ یِیِو مطلب پانٛژ ساس تانۍ آسن تہٕ سُہ ہٮ۪کِو تُہۍ نِتھ

وُچھُو حظ گۄڈٕ تُہۍ تُہۍ ٲسِو تُہۍ چھِو ژھانٛڈان پَتہٕ مال تھوڑا یہِ تہٕ تُہۍ وُچھزیٚو توتہِ گۄڈ مال حِساب کیٛاہ مال چھُ تہٕ

اَدٕ کیٛاہ تہِ چھُنا یِم تہِ چھِ کَران چار پتہٕ کھالان

اَچھا آ ٹھیٖک شُکُر تُہۍ چھِو حظ سٲری ٹھیٖک تِم حظ اَکہِ سکوٗل پَران اَہَن حظ تِم حط چھِ آیا یہِ سکوٗل پتہٕ یِوان چھِ پتہٕ حظ چھِ کَران یِہَے کار اَسہِ سۭتۍ پوشن ووشن تہٕ ہُتھٕ پٲٹھۍ نہٕ کیٚنٛہہ

آ ٹھیٖک چھُ اَدٕ کیٛاہ اَدٕ کیٛاہ بِہِو تیٚلہِ خۄدایس حَوال بیٚیہِ چھُو حظ کیٚنٛہہ حُکُم آ آ گَرے نہَ نہَ ییٚتی گَری اَدٕ کیٛاہ اَدٕ کیٛاہ سلام وعلیکُم اَدٕ کیٛاہ بیٚہہ خۄدایس او کے اَسلام وعلیکُم